أسۍ چھِ بوزان کٲشِر نِوٕز اَسہِ چھُ ییٚتہِ ریڈیوَس پٮ۪ٹھ تہِ آسان شامَس ساڑِ سَتہِ کٲشِر نِوٕز سَتہِ بَجہِ چھِ آسان دوٗر دَرشَن سرینَگرَس تہِ آسان چھِ تہٕ أسۍ چھِ کٲشِر پٲٹھۍ اَمہِ کِنۍ بوزان نِوٕز کہِ اَسہِ چھُ ییٚتہِ مطلب پَنٕنۍ لینٛگویج چھِ اَسہِ کٲشِر بیٚیہِ نمبر زٕ اَتھ منٛز چھِ اَسہِ پنٛنہِ أنٛدۍ پٔکۍ یِم اَسہِ پَنٕنۍ مطلب ییٚتہِ کٔشیٖرِ منٛز چھُ آسان دۄہَس کیٛاہ گوٚو کیٛاہ نہٕ گوٚو تَتھ سُہ چھُ ہٮ۪کان أسۍ زٲنِتھ امہِ سۭتۍ بیٚیہِ چھُ آسان آز زیادٕ تَر چھُ آسان آز موبایل اَتھَس کٮ۪تھ تہٕ موبایلَس پٮ۪ٹھ تہِ چھِ ہٮ۪کان سوشَل میٖڈیاہَس پٮ۪ٹھ نِوٕز مگر یُس یہِ ساڑِ ساتہِ چھِ آسان نِوٕز یہِ چھِ آسان مےٚ باسان دوٗر دَرشَن کھۄتہٕ ٹی وی کھۄتہٕ چھِ آسان ریڈِوَس پٮ۪ٹھ واریاہ اَصٕل نِوٕز سۄ چھےٚ آسان پٔرفیکٹ اَصٕل نِوٕز چھِ آسان باقٕے چَنلہٕ تہِ چھےٚ ییٚتہِ تہٕ مگر ریڈیو چھَس بہٕ زیادٕ لایک کَران ریڈیو چھُ اَسہِ واریاہ فٲیدٕ منٛد ایز کَمپیٲڈ ٹُو ٹی وی ریڈیو بوزان بوزان چھِ أسۍ ہٮ۪کان ہَتھ کامہِ کٔرِتھ بیٚیہِ چھِ ہیٚکان نِوٕز تہِ بوٗزِتھ بیٚیہِ چھُ ریڈیو روٗدمُت واریاہ اِنفارمیٹِو اگر اَکھ اِنسان عام اِنسان بوٗزِ ریڈیو اَکھ چھُ سَستہٕ تہِ بیٚیہِ چھُ سُہ واریاہ اِنفارمیٹِو مطلب کَلچَرَس پٮ۪ٹھ سوسایٹی پٮ۪ٹھ ہَر کُنہِ رَنٛگہٕ چھُ ریڈیو واریاہ اِنفارمیٹِو تہٕ بیٚیہِ چھُ ہٮ۪کان اِنسان اَتھ منٛز کٲم تہِ کٔرِتھ یہِ چھُنہٕ آوُر روزان کینٛہہ ٹی وی چھُ کَران آوُر آز کَل چھُنہٕ لُکَن فرسَت کینٛہہ سُہ چھُ بہٕ چھَس بوزان زیادٕ بہٕ وَنہٕ پَنُن بہٕ چھَس بوزان زیادٕ ریڈوے ٹی وی کھۄتہٕ کیازکہِ فرست چھَنہٕ تیٖژاہ کیٚنٛہہ یہِ چھُ کَرَن اَسہِ بیٚیہِ پنٛنہِ لنٛگویج منٛز یہِ چھُ تَرَان فِکرِ اَسہِ یہِ چھُ تَران اَسہِ فِکرِ کہِ مطلب پنٛنہِ پنٛنہِ لینٛگویجہِ منٛز چھِ اَسہِ تَران زیادٕ اَصٕل پٲٹھۍ فِکرِ پنٛنِس أنٛدۍ پٔکِس منٛز کیٛاہ چھُ سَپوز بیٚیہِ چھُ اَتھ پَنٕنۍ یہِ چھِ اَسہِ مَدَر ٹنٛگ اَتھ منٛز چھُ میچھر تہٕ بیٚیہِ چھُ اِنفارمیٹِو تہِ آسان واریاہ کیازِکہِ اگر أسۍ بوزو بی بی سی یا کیٚنٛہہ اَسہِ چھِ آسان وٲلڈٕچ نِوٕز پَتہ پَتہٕ لوکَل نِوٕز چھَنہٕ آسان اَسہِ پَتہ کِہیٖنۍ تٔمۍ کِنۍ چھَس بہٕ بوزان یِہے نِوٕز زیادٕ پر پرٛیویٹ چَنلہٕ تہِ چھےٚ ییٚتہِ وَنۍ سٲنۍ چَینَل باقٕے باقٕے چھےٚ تہٕ مگر بہٕ چھَس زیادٕ پرٛٮ۪فَر کَران ریڈیو نِوزٕے سۄ چھِ واریاہ فٲیدٕ منٛد بیٚیہِ چھِ آسان سۄ اَصٕل واریاہ اِنفارمیٹِو